یُس ہَسا أسۍ یوگا چھِ کَران سُہ نہ سا اَسہِ اٮ۪گزَرسایزٕے یٲژ کیٚنٛہہ سُہ ہَسا چھِ أسۍ مایِنٛڈ تہِ کَران پاوَرفُل یُس حظ مٮ۪نٹَل ہیٚلٕتھ چھِ سُہ ہَسا چھِ کَران أسۍ پاوَرفُل یوگا سۭتۍ حظ أسۍ گژھان ہُشار اَمہِ سۭتۍ حظ چھِ أسۍ تیز بَنان دٮ۪ماغ یُس أسۍ دٮ۪ماغ چھِ سُہ ہَسا چھِ بَنان واریاہ تیز یوگا نَسا چھِنہٕ اٮ۪گزَرسایز یٲژ کیٚنٛہہ سُہ ہَسا چھِ اَکھ دٮ۪ماغ تہِ کَران تیز دٮ۪ماغ نِش بَناوان وارِیاہ ہُشار بیٚیہِ ہَسا چھِ سُہ باڈی تہِ کَران اَصٕل یوگا ہَسا چھُ وارِیاہ اَکھ اَصٕل اٮ۪گزَرسایِز یُس ہَسا اِنسانَس پَزِ دۄہَے کَرٕنۍ اَسہِ ہَسا پَزِ اَزکٮ۪ن اِنسانَن ہَسا پَزِ یوگا ہیٚچھِنۍ یوگا ہَسا کَرِ یُس ہَسا سون دٮ۪ماغ چھُ سُہ ہَسا چھِ تَتھ تیز کَران بیٚیہِ ہَسا چھِ کَران فِزِکَل ہٮ۪لٕتھ تہِ ٹھیٖک بیٚیہِ ہَسا مٮ۪نٹَل ہیلٕتھ تہِ تھاوان ٹھیٖک یوگا ہَسا چھَس اَصٕل اٮ۪گزَرسایز